وعلیکُم اسلام اَہَن حظ آ

اَچھا اَچھا تُہۍ ؤنِو حظ تُہۍ کَر تۅہہِ کَر کٔژِ بَجہِ کَڈنووٕ دَنٛد راتھ اَچھا ٹھیٖک تُہۍ کۭتیاہ مَطلب تُہۍ تُہۍ کُس کُس دوا چھُو نِمُت اَہَن حظ آ تُہۍ کٔرِو کٲم اکَھ تُہۍ تُلِو یِمن دَوہَن فوٹوٗگَرٛاف اَکھ تُہۍ کٔرِو یِم واٹٕس اَپ ییٚتھی نَمبرَس پٮ۪ٹھ بہٕ ونو تۅہہِ کر کر چھُ یہِ دواہ کھٮ۪ون چیک اَپس خٲطرٕ حظ گوٚو تۅہہِ تۅہہِ کوٚروٕنا اکُے وِزِٹ تۅہہِ چھُ پانٛژھِ دۅہۍ بعد بیٛاکھ وزِٹ کَرُن ضَروٗری تۅہہِ چھُ تۅہہِ کیٛاہ اَتھ دِمو أسۍ نظرتۅہہِ کیٛاہ کیٛاہ مطلب کِژھ پوٗزِشن چھُو تۅہہِ دَنٛدس روٗزمٕژ تَمِی حِساب تَھاوَو أسۍ برٛونٛہہ کُن تہِ دَواہ تہٕ تُہُنٛد یہِ فوٹوگراف آو مےٚ تۅہہِ گۄڈنیُک فوٹوٗگرٛاف ترٛووٕ یہِ چھُ شۄنٛگن ٹایِم یہِ چھُ شۄنگن ٹایمہٕ تۅہہِ کھٮ۪ون بتہٕ پتہٕ بتہٕ پتہٕ مگر ییٚلہِ تُہۍ بتہٕ کھیٚیِو تِتھُے چھُنہٕ کھٮ۪ون کِہیٖنٛۍ ییٚمہِ ساتہٕ تُہۍ اٮ۪کچُؤلی شۄنٛگُن آسوٕ تۅہہِ چھُو یہِ تَمی ساتہٕ کھٮ۪ون آ بِلکُل پتہٕ یُس تۅہہِ دوٚیِم دواہ مےٚ دوٚیِم فوٹوٗگرٛاف ترٛووٕ یہِ چھُو تۅہہِ کھٮ۪ون خٲلی معیادٕ بیٚیہِ چھُو تۅہہِ یُس یہِ بیٛاکھ چھُو ییٚمہِ ٹایمہِ تۅہہِ دَگ آسوٕ یہِ چھُ تَمی ٹایمہٕ کھٮ۪ون تُہۍ کٔرِو کٲم تُہۍ کھیٚیِو یہِ دواہ وُنکَٮ۪نسٕے یُس پتہٕ دوٚیُم ہِیٛوٗ کھٮ۪وان ترٛیٚیِم ہِیٛوٗ فوٹوٗگرٛاف ترٛووٕ یُس تۅہہِ مطلب مےٚ ووٚنمو تۅہہِ اُتانِی یہِ چھُو تۅہہِ دگہِ وِزِ کھٮ۪ون تُہۍ کھیٚیِو سُے دوا یہِ دوا بیٚیہِ کٔرِو تُہۍ کٲم تُہۍ أنِو کیٚنٛہہ ٹھنٛڈٕ پَہم تُہۍ لگٲوِو سُہ دَنٛدٕ سۭتۍ یا اگر تۅہہِ کِنۍ آیس کریٖم آسہِ آس پاس تُہۍ ہیٚکِو آیس کرٖیم کھٮ۪تھ تَمہِ سۭتۍ گژھوٕ تۅہہِ فَرق ویلکَم شُکرِیہ